وعلیکُم اسلام اَہَن حظ اَہََن حظ اَہَن حظ کران ہے چھِ لٔکٕرِ کٲم ہے چھِ کران کٔمۍ حظ منظوٗر صٲبَن اچھا اچھا اچھا اچھا پیٚوو یاد

اَہَن حظ اَوا کیٛازِ نہٕ ؤنِو تُہۍ کیٛاہ کر چھُ ژَٹُن ریٹ ویٹ کٔرِو کَم سے کَم حظ دَہ رۄپیہِ فُٹَس أسۍ چھِ ہُتہٕ پٲٹھۍ منٛز تہِ ژَٹان تہٕ ییٚمہِ حِسابہٕ مان ژٕ وَن لٔکٕر آسہِ باقٕے ڈلان وُلان بیٚیہِ چھِ تتھ لگان

وۅنۍ کَرو بیٚیہِ اکھ زٕ رۄپیہِ کَم

کیٛازِ لگیٚس نہٕ از ہَے چھِ زیادٕ یِہَے لگان اَوا تُل تہِ چھِ أسۍ پٔٹۍ تہِ چھِ أسۍ کٕنان وۅنۍ یِمَے دوٚپوٕ نا ٲٹھ رۄپیہِ چھُ وۅنۍ ٹھیٖک تُرٛواہ رۄپیہِ وَنیٛووٕ گۄڈٕنیٚتھ تہٕ وۅنۍ گٔے کَنسیشن اکھ زٕ رۄپیہِ تہٕ اَتھ منٛز چھِ خرچات ورچات تہٕ باقٕے کیٚنٛہہ لگان ؤنکیٚس چھُ درٛۅجرُک دور تہِ اَوا اَوا کیٛازِ لگیٚس نہٕ تَتھ ہے لَگہِ اِوا اَوا چلو چلو ٹھیٖک چھُ لگ بھگ لگن دوٚیمِس پورَس چھُ لگان کَم سے کَم لگان ترٛہ ژتجی کَرِ لگان کَم سے کَم

کیٛازِ ہیٚکٮ۪کھ نہٕ لٔگِتھ اَصٕل ہے چھِ باگنے گٔرٕتھ ؤرٕتھ آسیٚس اَصٕل ٹھیٖک کیٚازِ نیرِ نہٕ اَوا ہیٚکن ہے گٔرِتھ اَوا لگے لگے بُخارِ وُخارِ تہِ لگہِ اَوا اَوا اَوا اَوا ووٚن نوٚونا فاینَلٕے ووٚن مےٚ وۅنۍ گوٚو یِتھ یہِ رۄپیہِ دَہ یِنہٕ وۅنۍ ٲٹھن پیٚٹھ تہِ چھُ مُنٲسِب ییٚتہِ ییٖژٕ ریٹہٕ سَستے تہٕ سَتھ رۄپیہِ چھَو ٹھیٖک سَتھ رۄپیہِ تھٲوزیٚو یاد تہٕ چلو حظ ییٚلہِ تۄہہِ ٹھیٖک باسِو تیٚلہ گوٚو زِ مےٚ کٔرۍزیوٚ ٹھیٖک فون تَمہِ دۄہ